اِنسانَن کٔر زِندگی ہٕنٛدٮ۪ن مختلف شعبَن منٛز تَرَقی بٔڈۍ بٔڈۍ کارخانہٕ بَناونہٕ تہٕ سڑکہٕ کَرٮ۪ن تعامیٖر ریل ہَوٲیی جہاز ریڈیو ٹیلی ویجن ٹیلی فون کَمپیوٗٹر اِنٹرنٮ۪ٹ تہٕ جنگی ہتھیار کٔرِنۍ تیار آرام تہٕ آسٲیِش خٲطرٕ بَنٲوِنۍ رنٛگہِ رنٛگہِ سامان اَماپوٚز یہِ جنگی ہتھیار سورُے کَرنہٕ سۭتۍ ہیٚژٕن اِنسانَن پٲٹھۍ کیٚم سٕنٛز باش گژھٕںۍ سُہ ہیوٚتُن اولوٗدگی ہٕنٛدِس پانہٕ وٲنۍ مٔتِس زالَس منٛز پھَسُن خۄدا تعلیٰ ہَن اوس یہِ دُنیا شوٚد تہٕ شوٗژ ماحول عطا کٔرِتھ تمام زُو زٲژَن ہُنٛد خٲطرٕ بَسُن لایق پٲدٕ کوٚرمُت اِنسانَن کوٚر پرٛٮ۪تھ کانٛہہ شوٚد چیٖز پنٛںہِ خۄد غرضی تہٕ نادٲنی سۭتۍ اولوٗد گاڑٮ۪ن ریلَن تہٕ کارخانَن منٛز پٲدٕ گژھن وول دُہ چھُ سورُے اوٚنٛد پوٚک اولوٗد کَران اِنسان چھُ ژھۄٹھ گنٛدٕ تہٕ غلاظت دٔریاوَن تہٕ کۄلَن منٛز دٲرِتھ دِوان ہَسپَتالو منٛز تہٕ گَرو منٛز نیرَن وول نالہٕ چھِ کۄلَن منٛز گژھان یِتھ پٲٹھۍ چھُ آب ناصاف گژھان تہٕ کۄلَن ہُںٛد آب چھُنہٕ وۄنۍ چٮ۪نَس لایق روٗدمُتٕے شور تہِ چھُ ماحولَس منٛز اولوٗدگی ہُرراوان گاڑٮ۪ن ہُںٛد پی پی ۂلی کاپٹرَن ہٕنٛز گَگرایہِ ہِش آواز ریڈیو تہٕ ٹیلی ویجنُک شور تہِ ٹیپ رِکاڑَن ہُنٛد گرٛینٛز چھُ کَنَن زَر پاوان زیادٕ کَرٮ۪کہٕ نادٕ کَرنہٕ تہٕ بوزنہٕ سۭتۍ چھُ کَنہٕ بَلَس تہٕ دِلچہِ دُبرایہِ پٮ۪ٹھ ناکار اَثر پیٚوان اولوٗدگی ہُرنَس چھُ ہُروٕنۍ آبٲدی سۭتۍ تہِ واٹھ أسۍ چھِ صرف پنٛنٕے یوٗت باپَتھ عٲش آرام حٲصِل کَرنہٕ چہِ مان مٲنۍ منٛز پَنُن فرض مٔشراوان ماحولٕچ آلوٗدگی ہُرنہٕ سۭتۍ چھُ پرٛٮ۪تھ کٲنٛسہِ نۄقصان اِنسانَن تہٕ بیٚیَن زُو زٲژَن تہِ لُکھ چھِ قٕسمہٕ قٕسمہٕ چٮ۪ن خطرناک بٮ۪مارٮ۪ن منٛز ہٮ۪نہٕ یِوان سیٖنہٕ چھُ بٮ۪مار کانٛبَل تہٕ أنٛدرَمَن منٛز چھِ بٮ۪مار چھِ دۄہ کھۄتہٕ دۄہ ہُران تہٕ عام سَپدان آفتابَس تہِ زٔمیٖنَس منٛز چھُ اَکھ پَردٕ ہیوٗ یَتھ اوزوٗن لِیَر وَنان چھِ اَمہِ پَردٕ منٛز چھِ آفتاب چہِ زٕژٕ چھٲنِتھ بُت رٲژ پٮ۪ٹھ واتان اولوٗدگی ہُرنہٕ سۭتۍ چھَنہٕ اَتھ پَردَس زٔدۍ گژھنہٕ ہیٚتمٕتۍ یِمو منٛز یِم زٕژٕ چھانہِ بوٚن وَسان تِمو سۭتۍ ہیٚکہِ ژَمہِ ہُںٛد کینسَر گٔژھِتھ تہٕ وارِ وارِ مرن سٲری زُو زٲژ اولوٗدگی ہُرنہٕ سۭتۍ وٲتۍ آبٲیی زُو زٲژَن تہِ دَدارٕ حیوانَن جاناوارَن تہٕ کُلٮ۪ن کَٹٮ۪ن تہِ اِنسان ہیٚکہِ نہٕ أزکہِ زمانہٕ پوٗرٕ پٲٹھۍ اولوٗدگی نِش بٔچِتھ وۄنۍ گوٚو اولوٗدگی وۄنۍ گوٚو اولوٗدگی ہیٚکہِ سوٗر کوٚرُم کٔرِتھ اولوٗدگی کَم کَرنہٕ خٲطرٕ پَزِ لُکَن دِل دِتھ پَنُن فرض نَکھٕ والُن پرٛٮ۪تھ کٲنٛسہِ گژھِ زانُن زِ ماحول اولوٗدٕ کَرنہٕ سۭتۍ چھُ نۄقصان ژھۄٹھ تہٕ لَژھ پٕلاسٹِک چیٖز تہٕ موم جامہٕ گَرَن ہٕنٛدۍ بَدرو گژھن نہٕ کۄلَن منٛز دٲرِتھ دیُن تِم چھِ گژھن زٔمیٖنَس تہٕ دُبراے یِم ہیوٚژُکھ ہیٚکُن ریڈیو تہٕ ٹیلی ویجن گژھِ نہٕ بَڑِ بَڑِ بوزٕنۍ شور کَم کَرنٕچ گژھِ پرٛٮ۪تھ کانٛہہ اِنسان کوٗشِش کَرُن اولوٗدگی کَم کَرنہٕ خٲطرٕ پَزِ لُکَن دِل دِتھ پَنُن فرض نَکھٕ والُن پرٛٮ۪تھ کانٛہہ گژھِ زانُن زِ ماحول اولوٗدٕ کَرنہٕ سۭتۍ چھُ نۄقصان واتان اولوٗدگی ہُرنَس چھُ اولوٗدگی ہُرنَس چھُ ہُروٕنہِ آبٲدی سۭتۍ تہِ واٹھ اَسہِ چھُ صرف پنٛنہِ پنٛنی یوٗت باپَتھ عٲش آرام حٲصِل کَرنہٕ چہِ مانۍ مٲنہِ منٛز پَنُن فَرض مٔشراوان ماحولٕچ اولوٗدگی ہُرنہٕ سۭتۍ چھُ پرٛٮ۪تھ کٲنٛسہِ نۄقصان تہٕ اِنسان تہِ بیٚیَن زُو زٲژَن لُکھ چھِ قٕسمٕچہِ قٕسمچہِ خطرناک بٮ۪مارٮ۪ن منٛز مُبتلا یِتھ پٲٹھۍ چھُ آب ناصاف گژھان تہٕ کۄلَن ہُنٛد آب چھُنہٕ وۄنۍ چٮ۪نَس لایق روٗدمُت شور تہِ چھُ ماحولَس منٛز اولوٗدگی ہُرراوَن گاڑٮ۪ن ہُنٛد پی پی تہٕ ٹیلی ویجن ہٕنٛز آواز ریڈیوہٕچ آواز ریڈیوہٕچ آواز تہٕ ٹیپ رِکاڑَن ہٕنٛز گرٛینٛز چھُ کَنَن زَر پاوان زیادٕ کَرٛٮ۪کہٕ ناد بوزنہٕ سۭتۍ تہِ چھُ کَنَن تہٕ دِلچہِ دُبراے پٮ۪ٹھ ناکار اَثر پیٚوان کارخانو تہٕ گاڑٮ۪و منٛز نیرَن وول دُہ گژھِ ساینسی طٔریقو سۭتۍ کاپہٕ رَٹُن آیٹٔمی ہتھیار بناونہٕ کِنۍ تجرُبَن پٮ۪ٹھ گژھِ ٹھاکھ لاگنہٕ پیٚن ساروٕے کھۄتہٕ ضروٗری کٲم چھِ وَنان رٲچھ راوَٹھ کَرٕنۍ زیادٕ کھۄتہٕ زیادٕ کُلۍ نٔوراوٕنۍ پَنُن اوٚنٛد پوٚکھ گژھِ صاف تھاوُن تازٕ تہٕ تازٕ ہوا شیٚود تہٕ شوٗژ آب تہٕ پُرسکوٗن ماحول چھُ تمام زُو زٲژَن ہنٛز زندگی خٲطرٕ ضروٗری